اَسلام علیکُم ہیٚلو بہٕ چھَسَو مُنِفا اَسہِ حظ یِم کیٛاہ وَنان کَتریو بانہٕ ٲسۍ ضروٗرت اَسہِ اَسہِ اوس نا ووٚنمُت اوترٕ اوسمَو نا آرڈر دیُمُت تۄہہِ مےٚ ؤنِو یِم چھِناہ یِمن کیٛاہ ریٹ چھِ گژھان اَچھا گِلاسَن کوٗتاہ چھُو گژھان اَچھا ٹھیٖک یہِ مےٚ اوس نہ یہِ اَسہِ خانٛدر تہٕ اَسہِ آسہٕ تُمبَکھ نارِ تہِ نِنۍ تۄہہِ چھِو تِم اَتہِ اَچھا تۄہہِ چھُوٕ ایویلیبٔل اَتہِ آ بیٚیہِ چھِس یہِ کیٛاہ وَنان جیجیٖر ویجیٖر تہِ وُچھِنۍ یا یِم پِیالہٕ ویٛالہٕ کھٲسۍ وٲسۍ اَسہِ چھُ یِم اَچھا یِم کیٛاہ وَنان جٔجیٖر سَمان تہِ چھُ بیٚیہِ ٲسۍ نا تِم یِم کیٛاہ وَنان تِم یِمن منٛز سُہ کھٔس چھُ آسان تِم تہِ اَچھا تۄہہِ کَتیتھ چھُو دُکان اَچھا بِہامہِ تہٕ اَسہِ چھُناہ آرڈر ترٛاوُن بہٕ وَنو نا تۄہہِ مےٚ ؤنۍزیٚو تَمہِ دۄہ تُہۍ ؤنِو مےٚ تۄہہِ کیٛاہ کیٛاہ چھُو تُہۍ کیٛاہ کیٛاہ چھُو کٕنان بیٚیہِ اَچھا مطلب یہِ از کیٛاہ ریٹ چھِ از اَسہِ گژھیٛا کیٚنٛہہ کَم وَم کِنہٕ نہَ اَسہِ چھُ واریاہ ضروٗرت کیٛازِ اَسہِ چھُ خانٛدر تہِ پَگاہ بیٚیہِ اَچھا ٹھیٖک مےٚ چھُ ماتامالکیٚن خٲطرٕ تہِ ضروٗرت اَسہِ چھُ خانٛدر چھُ تَوے یِم چیٖز چھِ ضروٗری اَسہِ ضروٗرت اَچھا ٹھیٖک تہٕ بیٚیہِ گٲڑۍ وٲڑۍ چھا اورٕ میلان کِنہٕ اَسہِ چھُ گٲڑۍ وٲڑۍ اَنٕنۍ اورَے اَچھا ٹھیٖک بیٚیہِ چھِ مےٚ واریاہ چیٖز بہٕ تھَوہو دِمو بہٕ دِمو تۄہہِ آرڈر تہٕ اَسہِ تھٲوِزیٚو یِم چیٖز مَگر اَچھا مطلب یہِ اتھ کیُتھ میٹیٖریَل چھُ آسان تۄہہِ اَصٕل مطلب کیٛاہ چھُس آسان اَصٕل چھا آسان کِنہٕ اَچھا ٹھیٖک اِنشاللہ تیٚلہِ چھُناہ اَسہِ ؤنہِ تہِ واریاہ تَوَے ووٚنوٕ تۅہہِ واریاہ کَنٹریکٹہٕ پانہٕ وٲنۍ کَرٕنۍ تہٕ اَچھا ٹھیٖک تہٕ یِم چھِ اَسہِ ضروٗرت یِم چیٖز یِم تھٲوزیٚو اَسہِ ؤنِو توتہِ یِمہٕ نا بہٕ پَگاہ گۄڈٕ وُچھَو نا أسۍ تَتہِ اَسہِ لَگیٛاہ کانٛہہ چیٖز یا گۄڈٕ چھُ اَسہِ وُچھُن اَسہِ لَگیٛاہ چیٖز اَتہِ کِنہٕ نہَ تیٚلہِ چھِ أسۍ تیٚلہِ وُچھو أسۍ بدل کُنہِ جایہِ اَگر نہٕ اَسہِ لوٚگ اَدٕ اَدٕ حظ کیٚنٛہہ چھُنہٕ اَدٕ حظ بِہِو حظ رۄبَس حَوالہٕ اَدٕ حظ اَسلام علیکُم